أسۍ چھِ مۄنجہِ ہلوٕ پۄراٹ واریاہ واریاہ چیٖز بَناوان آز کرٕ بہٕ تۄہہِ سۭتۍ یہِ اَمِچ یہِ کِتھ کَن چھِ بَناوان یہِ مۄنجہِ یِم مۄنجہِ چھِ أسۍ یِتھ کٔنۍ بَناوان زِأسۍ چھِ گۄڈٕ اوٹ اَنان اوٹِس چھِ تراوان رنگ بیٚیہِ چھِس تراوان آب مانڈان چھِ تھوٚو مٲنڈِتھ سُہ اوڈٕ أنۍ ٲلوٕ ٲلوٕ تھٲوو مٲنڈِتھ تِمن کوٚر کٲم اکھ ٲلوٕ تھٲوو تِم تھٲوو آبس منٛز وَزنٲیِتھ بیٚیہِ تراوُکھ نوٗن بیٚیہِ تراووُکھ نوٗن تَمہِ سۭتۍ چھِ کَمٕے تراوو ٲٹِس نوٗن پَتہٕ تراوو کم نوٗن کَم واریاہ کَم یُتھ پَتہٕ مَزٕ لگہِ پَنٕنۍ نہِ مَزٕ حِساب پَتہٕ ترٲوو یِم مۄنجہِ وارٕ وارٕ ترٲو ٲٹِس منٛز پَتہٕ ترٲوو تیٖلَس منٛز ییٚلہِ أسۍ یِم أسۍ تَلو تیٖلَس منٛز یِم چھِ تٔلِتھ پَتہٕ آسان تھاون اَصٕل پٲٹھۍ ییٚلہِ باسان یِم ترکرے یِم مۄنجہِ گٔیٚے اَصلہِ وۄنۍ پَتہٕ آسان تُلنہِ تہٕ کڑنہِ نٮ۪بر ییٚلہِ یِم مۄنجہِ نٮ۪بر کَڑو أسۍ یِم چھِ پَتہٕ آسان نٮ۪بر کٔڑتھ گۄڈٕ یِمن تیٖل کَڑُن نٮ۪بر واریاہ اَصٕل پٲٹھۍ تراوو تیٖل نٮ۪بر بیٚیہِ پَتہٕ پَتہٕ اِنسان مُجہِ ژیٚٹِنۍ بَنایا یا بدل کیٚنٛہہ ژیٚٹِنۍ بَنایہِ مُجہِ ژیٚٹِنۍ تہِ اَگر نہٕ کٲنسہِ تَگہِ بَناؤنۍ مُجہِ ژیٚٹِنۍ چھِ أسۍ بَناون أسۍ چھِ مُجہِ ژَیٹان مُجین چھِ بیٚیہِ تراون دۄد بیٚیہِ چھِکھ تراون پُدنہٕ بیٚیہِ چھِکھ تراون ڈوٗنۍ بیٚیہِ چھِکھ تراون نوٗن تہٕ بیٚیہِ چھِکھ تراون پٮ۪ٹھٕ پَتہٕ زامُت دۄد بَنٲوو مُجہِ ژیٚٹِنۍ یِتھٕے کٔنۍ چھِ مُجہِ ژیٚٹِنۍ بَناون أسۍ چھِ مُجہِ ژیٚٹِنۍ بَناون یِتھٕے کَن ییٚلہِ پَتہٕ مُجہِ ژیٚٹِنۍ تہِ تھٲوو پَتہٕ آسہِ بیٚیہِ کانہہ ژیٚٹِنۍ یُس بَناوُن کانہہ دانول ژیٚٹِنۍ یِژھہِ کانہہ بَناوُن یا بیٚیہِ کانہہ ژیٚٹِنۍ تٔتھۍ سۭتۍ چھِ أسۍ یِم کھٮ۪وان یہِ ٲسۍ اکھ یِتہ کٔنۍ أسۍ بَناون چھِ کانٛہہ